آب حظ چھُ اَکھ زندگی ہُنٛد أہم اَکھ حِصہٕ اسہِ پَزِ اَمیُک خاص خیال تھاوُن اسہِ پَزِ نہٕ آب ضایعہِ کَرُن کیٚنٛہہ وۄنۍ ییٚمہِ ساتہٕ حظ کُنہِ ساتہٕ چھِ آسان فنٛکشَن فار ایٚگزامپٕل کٔشیٖر منٛز چھِ آسان خانٛدَر آسہِ یا کیٚنٛہہ تہِ بَدَل فَنٛکشَن آسہِ وَرُس آسہِ بٔڑ بٔڑ فَنٛکشَن چھِ آسان تَتھ منٛز پَزِ اسہِ آبُک خاص خیال تھاوُن اسہِ کیٛاہ پَزِ کَرُن اسہِ پَزِ چیٚنہٕ خٲطرٕ واٹَر بوتلہٕ اَننہِ بیٚیہِ پَزِ ٲں کَم کَم آب یوٗز کَرُن ؤفُوٗری آب پَزِ نہٕ یوٗز کَرُن کیٚنٛہہ تاکہِ آب گژھہِ ضایعہِ اسہِ پَزیٚن فار ایٚگزامپٕل نَلکہٕ یوٗز کَرٕنۍ تِمَن پَزیٚن نَلکہٕ لاگٕنۍ تہٕ ییٚمہِ ساتہٕ یوٗز آسہِ کَرُن تَمہِ ساتہٕ گژھہِ یوٗز کَرُن ییٚمہِ ساتہٕ نہٕ یوٗز آسہِ تَمہِ ساتہٕ پَزیٚن بنٛد کَرٕنۍ بیٚیہِ پَزِ آب ٹیٚنٛکِیَن منٛز یوٗز کَرُن پَتہٕ طَش نارِ یا کیٚٹٕلہِ یا جَگ یوٗز کٔرِتھ کَم کَم آب یوٗز کَرُن تہٕ یوٗت تہٕ تیوٗت پَزِ اسہِ آب بَچاوُن تِکہِ یہِ چھُ سانہِ زِندگی ہُنٛد أہم اَکھ حِصہٕ اگر آب خۄدا رٔچھِن کم گژھہِ ٲں تیٚلہِ چھِ پیٚوان پَتہٕ دوٗر دوٗر گژھُن کیٛاہ چھِ وَنان آب اَننہٕ خٲطرٕ ناگَن ہُنٛد پَزِ خَیال تھاوُن تہٕ بیٚیہِ پَزِ کیٛاہ چھِ اَتھ وَنان یوٗت تہٕ تیوٗت کَم آب یوٗز کَرُن خاص کَر یِمَن بَڑیٚن فَنٛکشَنَن منٛز ییٚلہِ أسۍ گۄڈٕ آب بَچاوٗو یِمَن بَڑیٚن فَنٛکشَنن منٛز پَتہٕ ہیٚکو أسۍ گَھرِ تہِ آب بَچٲیِتھ تاکہِ اسہِ گژھہِ نہٕ آبٕچۍ قٕلت